ہیٚلَو اَسلام علیکُم وعلیکُم اسَلام ٹھیٖک پٲٹھۍ چھِو حظ اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک تۄہہِ چھُو حظ خانٛدر کِنہٕ کیجوَل خٲطرٕ ڈیلی یوٗز خٲطرٕ چھُ کِنہٕ کُنہِ خانٛدر خٲطرٕ چھُ پارٹی وِیر ٹھیٖک لَگ بھگ کٍتِہن چھُو تۅہہِ یہِ تھیٖم ٹھیٖک خانٛدر کَتھ ڈیٹَس پٮ۪ٹھ چھُو ٹھیٖک پَلو گژھن آسٕنۍ تٔتھۍ پٮ۪ٹھ تَیار تَمہِ خٲطرٕ چھُوا تُہی کیٚنٛہہ ڈِزایِن وِزایِن تھوٚمُت کِنہٕ بہٕ ہاوَو تۄہہِ یورَے کیٚنٛہہ ڈِزایَن پانہٕ چھُوا تۄہہِ یِتھٕ پٲٹھۍ سوٗنٛچمُت کِنہٕ تۄہہِ کَتھ مطلب شَرارا چھُ یا نایرا کٹ چھُ آسان لیہنگا چولی چھِ وٹ اَیور کیٛاہ چھُو تۄہہِ بَناوُن اَتھ منٛز ما چھُ تۅہہِ کانٛہہ ایڈِیا اَتھ منٛز ہٮ۪کِو بَنٲوِتھ تُہی کیٛاہ پاکِستانِیَس منٛز چھُ یِوان شَرارا چھُ یِوان سِمپٔل سوٗٹھ ٹایپ چھُ یِوان تۄہہِ حظ چھُو واٹٔس ایپ ییٚتھۍ چَلان بہٕ کَرہو تۄہہِ واٹٔس ایپ سینٛڈ ڈِزایِن تہٕ تُہۍ کٔرِو تیٚلہِ ڈِزاین چوٗز بہٕ ترٛاوٕہو تٔمی آیہِ ٹھیٖک چھُ تُہۍ ییٖزیٚو بُٹیٖکَس پٮ۪ٹھ فیبرِک أنۍزیٚو سۭتۍ کَمہِ آیِکۍ فیبرِک آسہِ أسۍ کرو پَتہٕ ییٚتی کانٛہہ ریٹ کیٛاہ تھاوَو سِلٲے کیٛاہ گژھِ ٹھیٖک چھا سِلایہِ ہُنٛد ونو نا تۄہہِ بہٕ ایکارڈِنٛگ ڈِزایَن یہِ تُہۍ ڈِزایَن کٔریو چوٗز تَمی مُطٲبِق وَنو وُچھِو مُختٔلِف ڈِزاینَن چھِ مُختٔلِف ریٹ گژھان سِمپٔلَس چھُ گژھان فور ہَنٛڈرَڈ

اَسہِ چھُ گژھان کَٹ ؤرک وَٹ ؤرٕک ہُپٲرۍ یَپٲرۍ شیٚے ہَتھ گژھان تَتھ سوٗٹَس آ ٹھیٖک پٲٹھۍ تُہۍ ییٖزیٚو بُٹیٖکَس پٮ۪ٹھ کِہیٖنٛۍ تہِ چھُنہٕ پَرواے بہٕ ہاوَو تۄہہِ تِم ڈِزایَن ٹھیٖک چھا اَمہِ وَرٲے تہِ چھُ اَسہِ واریاہَن خانٛدرَن خٲطرٕ یِم تھیٖم ڈرٛیسِز بَنٲومٕتۍ اَگر تُہۍ ہٮ۪کِو نا وُچھِتھ سون اَسہِ چھُ اِنسٹاگرامَس پٮ۪ٹھ تہِ پیج تُہۍ کٔرۍزیٚو پٮ۪ج تتہِ چیک تۄہہِ نیرنو سٲری ڈِزایَن یِم مےٚ سۭتۍ بَنٲومٕتۍ چھِ اَسہِ چھِ اَمہِ مٔزیٖد تہِ واریاہَن خانٛدرَن خٲطرٕ تھیٖم یُس تِمن اوس تِمن ڈریسٕز بَنٲومٕتۍ اَسہِ چھِ تِم اِنسٹٲہَس پٮ۪ٹھ تہِ کٔرۍمٕتۍ اَپ لوڈ تُہۍ ہٮ۪کِو تَتہِ تہِ سون پیج چیک کٔرِتھ اَدٕ ٹھیٖک چھُ سُہ تہِ وُچھو پَتہٕ ییٚتی ییٚمہِ دۄہ تُہۍ یور یِیِو تہٕ سُہ تہِ وُچھو پَتہٕ ییٚتی چلو اَدٕ حظ اَسلام علیکُم تُِیو کِہیٖنٛۍ تہِ چھُنہٕ پَرواے سَنٛڈے وَرٲے چھِ أسۍ آسان پرٛٮ۪تھ کُنہِ دۄہ تُہۍ ییٖزیٚو مےٚ کٔرۍزیٚو کال مَگر یِنہٕ برٛونٛٹھ ٹھیٖک چھا چلو چلو وعلیکُم اَسلام